یِم سٲںی بُزارٕگ چھُ یِمن چھُ ساروٕے کھۄتہٕ اَصٕل چیٖز خۄش کران سُہ گوٚو کہِ تِمن گژھِ اِنسان سلام کَرُن عزت کَرُن سُہ چھُ ساروٕے کھۄتہٕ خۄش کران سُہ چیٖز تِمن پَتہٕ گٔے یِم لکٕٹۍ شُرۍ تِمن چھُ خۄش کران تِمن گژھِ اَنُن اِنسان رٕتۍ رٕتۍ چیٖز گژھیکھ دیُن کھیٚن چیٖز گژھیکھ دیُن بیٚیہِ گژھِ تِمن سۭتۍ گِندُن وِندُن اَصٕل پٲٹھۍ خۄشی سان گژھِ تِمن کَتھ کَرُن تِم چھِ تورٕ واریاہ زیادٕ ریٚسپیکٹ کران آ بہٕ چھُس لگ بگ ییٚتھۍ مِڈٔل جینریشنہِ منٛز یُس یِوان چھِ بٕڑن تہٕ لۄکٹٮ۪ن منٛز بُزرگن تہٕ لۄکٹٮ۪ن منٛز لگ بگ چھُس بہٕ تٔتھۍ جینریشنہِ منٛز